یوٚتام نہٕ وٮ۪کسِنیشنُک تعلُق چھُ وٮ۪کسِنیشَن پولٹِرٛی فارمَس مَنٛز چھُ اکھ قٔلیٖدی کِردار نِبھاوان کیٛازکہِ سون ہیچ چھُ ییٚلہِ تنٛدرُست صحت یاب آسہِ تیٚلہِ ہٮ۪کو سُہ أسۍ مارکٮ۪ٹَس مَنٛز سوٗزِتھ تہٕ تہٕ یِم پوٗتۍ بٮ۪ماریو نِش پاک تھاونہٕ خٲطرٕ تہٕ تنٛدرُستہٕ تھاونہٕ خٲطرٕ چھِ یِمَن وٮ۪کسِنیشَن اِنتِہٲیی اہم تہٕ ضٔروٗری تہٕ وٮ۪کسِنیشَن چھُ وَقتہٕ وَقتہٕ کَرنٕچ ضٔروٗرت تاکہِ أسۍ ہٮ۪کو لُکھ تہِ پَنٕنۍ سوسایٹی تہِ بٮ۪ماریو نِش بَچٲوِتھ تاکہِ کۄکَر یِمَن زَن بٮ۪مٲرۍ آسہِ تِم اِستعمال کَرنہٕ سۭتۍ ہیٚکہِ سون ہٮ۪لٕتھ سِسٹَم بِلکُل بِگڑِتھ تہٕ أسۍ ہٮ۪کو بٮ۪مار سَپدِتھ تہٕ تَمہِ خٲطرٕ چھِ وٮ۪کسِنیشَن اَکھ لَوٲزِم یُس ہَسا اَسہِ وَقتہٕ وَقتہٕ پَزِ پَنٛنٮ۪ن ہیچَن تہٕ پَنٛنٮ۪ن پوٗتٮ۪ن کرناوُن تہٕ وٮ۪کسِنیشَن اٮ۪ڈمِنِسٹَر کَرنہٕ خٲطرٕ ہَسا چھِ اَسہِ چٮ۪لینٛج روزان زِ یِم ہَسا اَسہِ ٹایمَس پٮ۪ٹھ تہٕ مٮ۪ڈِسَنٕز آسَن تہٕ یِم ڈاکٹٲرٕس آسان چھُ تہٕ یِم اَمِکۍ اٮ۪کٕسپٲٹ آسان چھِ تِہُنٛد اٮ۪کسٮ۪س مِلُن چھُ اَسہِ ذرا مُشکِل گَژھان تاکہِ کیٛازکہِ ہیچ چھُ واریاہَس تعدادَس مَنٛز آسان تہٕ وَقتَس پٮ۪ٹھ چھُ اَسہِ واریاہ محنت پٮ۪وان کَرٕنۍ زِ اَسہِ گَژھِ وٮ۪کسِنیشَن تہِ اٮ۪وٮ۪لیبٕل آسٕنۍ تہٕ بیٚیہِ گَژھَن اَسہِ اَمِکۍ اٮ۪کسپٲٹ تہِ اٮ۪وٮ۪لیبٕل آسٕنۍ یِم ہَسا وِزٹِنٛگ خٲطرٕ آسہٕ گَژھان پولٹری فارمَن تہٕ تِمَن آسَن وَقتَس پٮ۪ٹھ وٮ۪کسِنیشَن کٔرِتھ سون ہٮ۪لٕتھ کِیَر سِسٹَم بَچٲیِتھ